ہیلو تُہۍ چھو بلال ٹور اینڈ ٹریولز ہندوارِ پٮ۪ٹھ أسۍ چھِ عادل مےٚ چھِ اُمید کی تُہۍ چھِو ٲسِو ٹھیٖک اَسہِ چھِ اٮ۪کچؤلی تُہنٛز کیب ضروٗرت کیازِ کہِ میون دوس تہٕ بیٚیہِ بہٕ اَسہِ چھُ گژھُن پہلگام اَسہِ چھُ تُہنٛز کیب ضروٗرت کیازِ کہِ اَمہِ برونٛٹھ تہِ چھ مےٚ واریاہ لَٹہِ تٔہنٛز کیب کٔرمٕژ بُک تُہنٛز کیب یُس چھِ سۄ چھِ واریاہ اَصٕل کیب کیازِ کہِ تَتھ وٕچھنہٕ مےٚ خرٲبیا وَرٲبیا یِوان کِہینۍ منٛز تہٕ بیٚیہِ چھِ سۄ اَصٕل مایلیج تہِ دِوان تہٕ مَگر ییٚمہِ ٹایمہٕ تہِ چھُو تۄہہ یی کَرُن ییٚمہِ ٹایمہٕ تہِ گژھِ اَسہِ آسٕنۍ گٲڑۍ اَصٕل تہٕ سۄ گژھِ مایلیج دِنۍ اَصٕل تَتھ گژھِ نہٕ مطلب کانٛہہ برابلِم وابلِم گژھِنۍ کیٚنٛہہ مطلب گٲڑۍ گژھِ آسٕںۍ ٹھیٖک تَتھ گژھن کاغز تہِ آسٕنۍ ٹھیٖک سۄ گژھِ آسٕنۍ گٲڑۍ فِٹ گٲڑ تہٕ تَتھ گژھِ نہٕ وَتہِ کانٛہہ پرابلِم یِنۍ کیازِ کہِ ییٚلہِ أسۍ فار اٮ۪کزامپٕل تُہنٛز گٲڑۍ نِمو پَتہٕ اَگر أسۍ وَتہِ وٲتۍ کُنہِ جایہِ تَتھ گژھِ کانٛہہ پرابلِم یا تَتھ گژھِ یا تَتھ گژھِ بیٚیہِ کانٛہہ فال یا کاغز آسنَس نہٕ کِہینۍ تہٕ تیٚلہِ گژھِ تیٚلہِ چھِ پَتہٕ گژھان برابلِم وَتہِ تہٕ کیازِ کہِ مےٚ چھُ اَمہِ برونٛٹھ تُہنٛزِ ویب سایٹہِ پٮ۪ٹھ مطلب تۄہہِ نِش واریاہ کیبہٕ بُک کٔرِمَژٕ واریاہ کٲلۍ بُک کٔرمژ کیبہٕ تہٕ ہمیشہٕ دِژٕو تۄہہِ اَصٕل گٲڑی تہٕ بیٚیہِ ٲسۍ مایلیج تہِ اَصٕل دِوان کاغز تہِ ٲسۍ گٲڑۍ تہِ ٲسۍ فِٹ بیٚیہِ ٲسۍ تِم ڈرایور تہِ دِوان مَگر ییٚمہِ ساتہٕ چھُ نہٕ اَسہِ ڈرایور صروٗرت کِہینۍ کیازِ کہِ اَسہِ چھُ پَنُن ڈرایور سۭتۍ میون یہِ یار اکھ چھُ گٲڑۍ چلاوان سُہ چھُ فِٹ گٲڑۍ چلاوان تہٕ تُہنٛز یُس کیب چھِ یہِ چھےٚ اَسہِ ضروٗرت تہٕ بیٚیہِ چھُ اَسہِ اَگر کانٛہہ ڈِسکَاوُنٹ چھُ کیازِ کہِ ڈِسکَاوُنٛٹ یہِ چھُ تۄہہِ دیُن کیازِ کہِ بہٕ چھُس تُہُنٛد ریگیولر کَسٹمر تۄہہِ چھو پانَس تہِ پَتہ کہِ یِم تہِ ساتھ مےٚ کانٛہہ تہِ کیب ٲسۍ ضروٗرت بہٕ چھُسو تۄہی کران فون بہٕ چھُسو تۄہی وَنان مےٚ دِیو سا کیب تہٕ مَگر ییٚمہِ ساتہٕ چھِ أسۍ دۄن ژورَن دۄہن پٮ۪ٹھ گژھن تہٕ أسۍ چھِ اُمید کہِ ژٕ دِکھ ڈِسکاوُنٛٹ ییٚمہِ ٹایمہٕ تہٕ بیٚیہِ یُس مےٚ وونمو مےٚ برونٛٹھٕے کہِ مےٚ چھِ لگ بگ ژور پانٛژھ فرینٛڈ پَنٕنۍ سۭتۍ تہٕ یُس گٲڑۍ چھِ تِمن ووٚن مےٚ یورے کہِ تُہۍ مہ رٔٹِو گاڑِ ہنٛز ٹینشن کِہینۍ یُس ٹور اینڈ ٹرولٕز چھُ تَتہِ چھُ نفر اکھ تہٕ بہٕ وَنہٕ تٔمِس سُہ دِ اَسہِ پَنٕنۍ گٲڑۍ تہٕ مےٚ چھُ تِمن یہِ تہِ ووٚنمُت کہِ آ ڈرایور مطلب اَنو نہٕ أسۍ سۭتۍ کِہینۍ کیازِ کہِ ڈرایور چھِ ییٚتہِ اَسہِ پَنٕنٮ۪و فرینڈو منٛز اکھ تہٕ أسۍ اَنو ڈرایور کِہینۍ تہٕ تِمن دِژ مےٚ یہِ کہِ تسلی کہِ یُس تُہنٛز گٲڑۍ چھِ آسان تُہنٛز کیب سۄ چھِ واریاہ اَصٕل کیب آسان مطلب سۄ چھ مایلیج تہِ فِٹ دِوان سۄ چھِ فِٹ گٲڑۍ آسان تَتھ چھِ کاغز تہِ آسان فِٹ تہٕ بیٚیہِ چھُ تُہنٛز گاڑِ تہٕ یِم کیبہٕ چھِ تِم چھِ نَیہِ تِمن منٛز چھُ نہٕ کانٛہہ فالٹ تِمن منٛز چھُ نہٕ کانٛہہ پرابلِم مےٚ چھِ اُمیٖد کہِ ژٕ دِکھ اَصٕل گٲڑۍ اَسہِ بیٚیہِ دِکھ ژٕ اَسہِ ڈِسکَاوُںٛٹ سان کیازِ کہِ ییٚمہِ ٹایمہٕ چھِ اَسہِ ڈِسکاونٛٹ دِیُن أسۍ چھِ آ ژور پانٛژھ فرینٛڈن ووٚن مےٚ کہِ تِمن ووٚن ژٕ دِکھ اَسہِ ڈِسکاوُنٛٹ مےٚ چھ اُمید کہِ ژٕ دِکھ وۄنۍ اَسہِ ڈِسکَاوُنٛٹ تھوڑا بہت دِکھ ڈِسکَاوُنٛٹ تہٕ اَمہِ سۭتۍ گژھن میٲنۍ فرینٛڈ تہِ خۄش أسۍ تہِ گژھو خۄش تہٕ بیٚیہِ چھُ بہٕ چھس تۄہہ بیٚیہِ اَکہِ پھیرِ وَنان کہِ گٲڑۍ دِی زیو اَصٕل کیازِ کہِ یہِ چھُ مطلب دوٗر سَفر اَتھ منٛز گژھِ نہٕ گٲڑۍ گژھٕنۍ خراب کِہینۍ گاڑِ گژھن بیٚیہِ بوٚڑ چیٖز چھُ بیٚیہِ کاغز آسٕنۍ کیازِ کہِ وَتہِ چھِ آسان ٹریفِک وٲلۍ آ تہٕ کاغز تہِ گژھن فِٹ آسٕنۍ تہٕ بیٚیہِ گژھِ مایلیج گٲڑۍ دِنۍ بوٚڑ چیٖز چھُ مایلیج گاڑِ گژھِ آسُن مایلیج زبردست کیٛازِ کہِ مطلب پیٹرول گژھِ یہِ کَم کھٮ۪نۍ گٲڑۍ تہٕ مےٚ چھ اُمید کہِ تُہۍ دِتو آ تُہۍ ؤنۍ زیو مےٚ ؤنۍ ووۄنۍ ؤنۍ زیو مےٚ تۄہہِ ڈِسکَاوُنٛٹ وِسکَاوُنٛٹ تُہۍ کٔرزیو مےٚ میل یا کٔرِو تُہۍ مےٚ واٹس ایپَس پٮ۪ٹھ تہٕ کیاہ ڈِسکَاونٛٹا وِسکاونٛٹا چھ تہٕ بہٕ کرٕ پَنٕنٮ۪ن فرینٛڈن سۭتۍ یہِ شِیر تہٕ ؤنۍ ونۍ زیو مےٚ تُہۍ دہن وُہن مِنٹن منٛز ؤنۍ زیو مےٚ تُہۍ وۄنۍ یَتھ پٮ۪ٹھ واٹس ایپس پٮ۪ٹھ